آ مےٚ چھِ باسان کہِ بہٕ چھَس مِڈل جَنریشنہٕ ہُنٛد اَکھ حِصہٕ تِکیازِ بہٕ چھَس وٕنکیٚنَس وُہ ؤرِش نہ چھِ یہِ وٕنکٮٚنَس ٹیٖن ایجی تہٕ نہ چھِ یہِ وٕنکٮٚنَس اٮ۪ڈَلٹ ایجی تہٕ مےٚ چھُ باسان کہِ بہٕ چھَس ریسپانسِبلٹی تہِ نِباوان گَرِچ بہٕ چھَس کُنہِ ساتہٕ اگر مےٚ مےٚ وَنۍ کانٛہہ پَنٕنۍ فرینٛڈ یُس ٹیٖن ایجَر آسہِ وَنۍ مےٚ أسۍ کَرو کانٛہہ کٲم یُس ایز اے پاٹ آف چایلڈٕ یِم کَران چھِ یِم شُرۍ یِم حرکَت کَران چھِ بہٕ چھَس سُہ تہِ کَران تہٕ کُنہِ ساتہٕ اگر مےٚ کانٛہہ ایڈَلٹ وَنہِ کہِ کُنہِ چیٖزَس پٮ۪ٹھ پَنٕنۍ مَشوَرٕ دِیِو یا کُنہِ چیٖزَس پٮ۪ٹھ پَنُن خَیال ترٛٲیِو بہٕ چھس سُہ تہِ کَران بہٕ چھُس وَنان کہِ یُس اَکھ ٹیٖن ایج لایف چھُ سُہ تہِ چھِ اَکھ اَلگٕے دُنیا اکھ یُس پَتہٕ اکھ ایڈَلٹ ایج چھُ سُہ تہِ چھُ اکھ اَلگٕے دُنیا اکھ زٕ دُنیا یِم چھِ یِم چھِ پیٚوان اِنسانَس بیلنٕس کٔرِتھ پَکناوٕنۍ تِکیازِ خاص کر یُس وُہ ؤریچ کوٗر آسہِ تٔمِس پیٚوان واریاہ ری۪سپانسِبلٹی نِباوٕنۍ پٮ۪ٹھ یُس کُنی آسہِ گَرِ سُہ چھِ ہٮ۪کان تٔمِس چھُ پیٚوان پَنُن بَچپَن تہٕ اٮ۪نجاے کَرُن تٔمِس چھُ پیٚوان ری۪سپانسِبِلٹیٖز تہِ نِباوٕنۍ ویسے اَتھ خٲطر چھِنہٕ آسان اِنسانَس کانٛہہ سوٗپَر پاوَر کِہیٖنۍ یِم زٕ جَنریشنہٕ منٛز اِنسان بیلَنٕس کَرُن بَٹ اِنسانَس چھُ پَتہٕ خۄدا صٲب تہِ دِوان ہِمت بیٚیہِ چھِ زِندگی ہٕنٛدۍ یِم اِنسانَس ایٮ۪کٕسپیٖریَنٕس آسان چھِ تمو سۭتۍ تہِ چھِ اِنسان واریاہ زیادٕ ہیٚچھان بیٚیہِ یوٗتاہ اِنسان گِران چھِ تمی تمی سۭتۍ چھِ اِنسان ہیٚکان ؤتھِتھ تھوٚد پنٛنٮ۪ن زَنٛگَن پٮ۪ٹھ ییٚمہِ دُنیاہہٕکۍ یِم مُشقت کٔرِتھ اِنسان کینٛہہ ایٚچیٖو کٔرِتھ چھُ اِنسان واریاہ زیادٕ ہٮ۪کان ہیٚنٛڈٕل کٔرِتھ بیٚیہِ چھُنہٕ تیوٗتاہ بوٚڑ مَسلہٕ اِنسان کِہیٖنہ اِنسانَس اگر پَتہ آسہِ مےٚ مےٚ کیٛاہ چھُ کَرُن پنٛنہِ زِندگی منٛز کیٛاہ گول چھُم گَرِچ ریسپانسِبلٹیٖز تہِ چھِم نِباوٕنۍ پنٛنہِ خٲطرٕ چھِ کَرُن تہٕ کیٚنٛہہ تہٕ ویسے اَتھ چھِنہٕ زیادٕ کِہیٖنۍ ڈِفرَنسِز